سلام علیکُم سَر ٹھیٖک پٲٹھۍ چھِو حظ سَر تُہۍ چھِو حظ اہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ یِم کانٛگرِ وانٛگرِ حظ ہیٚکہ حظ میٖلِتھ تۄہہِ نِش حظ أسۍ حظ چھِ ژِوا بانڈی پورہ پیٚٹھ اسہ حظ چھُ ناو اعجاز احمد حظ تہٕ اسہ چھِ چونٛکہ یم کانٛگرِ ضوٚرتھ حظ یم چھِ آزکل چھِ واریاہ سردی حظ آسان صُبحَس شامَز حظ تہٕ امہ موٗجُب

آ تُہۍ چھِو حظ طارق احمد حظ سَر اسہ بوٗز نہ حظ تُہُنٛد مطلب سہی ڈیلی یوٗز خٲطرٕ حظ مطلب مگر گَژھِ آسن اصل کانٛگر حظ یتھ حظ سُہ کانٛگر حظ گَژھِ یتھ مَنٛز نارٕ کانٛگر برو سُہ گَژھِ پوشن پتہٕ دۄہَس اصل پٲٹھۍ حظ بیٚیہِ گَژھِ آسن تِژھ کانٛگر بیٚیہِ گَژھِ آسن تِژھ کانٛگر سُہ گَژھِ نہٕ

نہ بیٚیہِ گَژھِ آسنۍ سۄ کانٛگر یُس نہٕ پتہٕ خۄداے رٔچھِن پھیٖرِتھ تہ ہیٚکہِ کِہیٖنۍ تہ حظ بستَرَس مَنٛز پھٕٹن گَژھِ نہٕ کِہیٖنۍ تہ نہٕ تۄہہِ کوتاہ حظ کال گوٚو گریلو یوٗز خٲطرٕ حظ اہن حظ